سارِوٕے کھۄتہٕ أہم چیلینج یِم تہِ ہِنٛدوستان اَز فیس چھُ کران چھُ اکھ باڈر اِنسٔرجنسی وُچھو أسۍ اِنٹرنیشنل لیولہِ پٮ۪ٹھ اگر أسۍ وُچھو حظ چایناہن کوٚر لاسٹ یِیَر حظ کوٚر تمہِ یتھ لداخس منٛز آ اِنسٔرجَنسی کٔر تٔمۍ تہٕ یُس سُہ گلوان ویلی حظ زٕ ترٛےٚ کِلوٗ میٖٹر کَریٛاو تِمو پانَس اَنڈَر کیپچَر تہٕ سۄ چھےٚ حظ اَکھ بٔڈ تھرٛیٹنِنٛگ کَتھ اَکھ اِنڈیاہَس خٲطرٕ تہٕ ییٚمہِ پَتہٕ اِنڈیاہَن رِٹیلیٹ تَتھ پیٚٹھ کوٚر تہٕ سۄ چھِ اکھ أہم اِشوٗ اکھ اِنڈیا اِنڈیا خٲطرٕ تِکیٛازِ أمِس چھُ پَنُن باڈر سِکیور کَرُن امہِ علاوٕ حظ چھِ مےٚ باسان پاوَرٹی سۄ چھِ دۄہ کھۄتہٕ دۄہ زیادٕ گژھان یُس أسۍ وُچھان چھِ پٔر کیپٹا اِنکَم أسۍ چھِ اِنڈیاہَس منٛز ژور ہَتھ اَکہٕ سَتَتَتھ رۄپیہِ اَز حظ تہٕ مگر ایز کَمپِیٲرڈ ٹُو باقیَن مُلکَن منٛز حظ چھُ واریاہ زیادٕ یہِ تہٕ اگر أسۍ وُچھو یِم ڈیٚولَپٕڈ نیشَنٕز چھِ یا تھٲرڈ ؤرلڈٕ کَنٹرٛیٖز یِم ڈیٚولَپِنٛگ نیشَنٕز چھِ یَتھ منٛز جاپان تہِ اوس سُہ حظ پوٚک واریاہ برٛونٛہہ تہٕ اِنڈیَن اِکانمی چھِنہٕ تیٖژ برٛونٛہہ پَکَن کیٚنٛہہ حظ یوٗت اَتھ مطلب پاپلیشَن چھِ تہٕ پاپُلیشَن حِساب چھُنہٕ اَتھ پٔر کیپٹہٕ اِنکَم اَصٕل حظ کِہیٖنٛۍ آ ترٛیٚیِم چھُ مےٚ باسان یہِ پوایِنٛٹ حظ یہِ پاپُلیشَن حظ چھِ آ یہِ چھُ ہِنٛدوستانَس واریاہ زیادٕ گژھان تِکیٛازِ ہِندوستان گَژھِ نہٕ سَرپاس کَرِ وۄنۍ ہِنٛدوستان چایناہَس تہِ پاپلیشَن منٛز لگ بگ چھُ اکھ ہَتھ تہٕ کُنتٲجی کرٛور یہِ حظ یہِ اِنڈیاہَس پاپُلیشن ایز پٔر ٹوٗ تھاوزَنٛڈ اَٮ۪لیوَن سیٚنسس تہٕ مگر یِنہٕ والٮ۪ن وقتس منٛز حظ کرِ یہِ چایناہس تہِ سرپاس پاپُلیشن منٛز تہٕ ییٖژ بٔڈ پاپُلیشن پکناوٕنۍ تہٕ پتہٕ اِکانمی سسٹین کرٕنۍ یہِ حظ چھُ اکھ بوٚڈ چیلینج ہنٛدوستان خٲطرٕ